اَگَر أسۍ مَطلَب وٕچھو کووِڈَس مَنٛز کِتھ پٲٹھۍ کٔرٕکھ ساروِیَن شُرٮ۪ن کِتھ پٲٹھۍ کوٚرُکھ ہیٚلپ مُبایلَن پیٚتھ مَطلَب پَرنَس مَنٛز تہٕ یُس نیٹ اوس سُہ اوس واریاہ زیادٕ مَطلَب اِمپوٹَنٹ کووِصڈَس مَنٛز ییٚمہِ سۭتۍ مَطلَب ساروے شُریٚو پوٚرُکھ چاہے مَطلَب یوٗٹیوبَس پیٹھ پوٚرُکھ چاہے مَطلَب بییٚہِ کُنہِ ایپ تھرو پوٚرُکھ مَطلَب لرنِنٛگ ایپس پیٹھ پوٚرُکھ تِمو مَطلَب پوٚرُکھ مَطلَب فونہٕ پیٹھے مَطلَب پوٚرُکھ سورُے کینٛہہ پوٚرُکھ تمو اَلبَتہَ سُہ اوس مَطلَب واریاہ اکھ ایٚڈونٹیج کہِ تمو کوٚرُکھ نہٕ پَنُن سَبَق مَطلَب کوٚرُکھ نہٕ لوس کِہِنۍ تمو کوٚر پَنُن سیلبَس کَمپلیٖٹ اَلبَتہَ یُس ڈِس ایٚڈوینٹیج اوس سُہ اوس حظ یہِ کہِ تمو سۭتۍ گوٚو اِنسان ہیٚلتھَس پیٹھ پیٚو مَطلَب واریاہ زیاد اَثَر أکِس مَطلَب سٹوڈنٹَس تہٕ بییٚہِ مَطلَب أسۍ چھِنہٕ زیاد اَثَر اِنسان چھُ مینٹَلی تہِ واریاہ زیاد سٹرٮ۪س گَژھان بییٚہِ ڈاوُٹ سیٚشَنٕز چھِ آسان تِم چھِنہ مَطلَب کلیَر گَژھان کِہِنۍ کانٛہہ کَنسیٚپٹ چھُنہٕ آسان سَمج یِوان بَچَس کِہِنۍ سُہ چھُنہٕ یِوان سَمج کِہِنۍ یہِ اِنسان آفلایِن چھُ ہیٚچھان پَننِس ٹیٖچرَس نِش تہِ چھِنہٕ ہیٚچھان أسۍ مَطلَب آن لاینَس مَنٛز کِہِنۍ بییٚہِ چھُ آسان کَمپِٹِشَن اَگَر أسۍ مَطلَب آفلایِن وٕچھو کَمپِٹِشَن چھُ آسان واریاہ أکِس شُرِس بیٚکِس شُرِس پَننِسی کلاسَس مَٛز سُہ چھُ وَنان نہَ مےٚ چھِ امس سۭتۍ کَمپِٹِشَن مےٚ چھُ اِتھ پٲٹھۍ بہٕ پَرٕآز چھُ مےٚ یِہ ڈَر مےٚ مہَ تُلہِ سَر ٹیٖچَر ما تُلمۍ تھوٚد اَلبَتہَ اَگَر أسۍ آن لاین وٕچھو آنلاینَس مَنٛز چھِنہٕ یِم چیٖز مَطلَب ہیٚکان گٔژھِتھ کینٛہہ یمہ سۭتۍ اکھ سٹوڈنٹ واریاہ پَتھ چھُ روزان مَطلَب سُہ تہِ چھُ کَران پَنُن سیلبَس کَمپلیٖٹ مَگَر سُہ کَمپِٹِشَن چھُ نہٕ روزان کِہِنۍ یُس سُہ مَطلَب پھیس چھُ کَران آفلَاینَس مَنٛز